السلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک اَہَن حظ ٹھیٖک أتی چھُوا دُکانَس پٮ۪ٹھٕے آ بوٗٹھ اَہَن حظ آ اَسہِ حظ ٲسۍ بوٗٹھ زٕ ژور نِنۍ بیٚیہِ چَپنہِ اَکھ زٕ اَہَن حظ سکوٗل بوٗٹھ بہار خٲطرٕے چھِ نِنۍ آ سکوٗل بوٗٹھ یِمَن کیٛاہ چھِ ریٹ بَچَن خٲطرٕ بَچَن خٲطرٕ کورِ خٲطرٕ پانٛژٕ وُہَر شُہ وُہَر کور حظ اَکھ لَڑکہٕ اَکھ اَہَن حظ ٹھیٖک نیریا یِمَن لَکٹٮ۪ن بَچَن خٲطرٕ نیریا اَتہِ اَہَن حظ آ پانَس خٲطرٕ تہِ اوس بوٗٹھ ضرورَت ہیلہِ وول ہیلہِ وول زٕ کۭتِس تام بَنہِ توتہِ تُہۍ ؤنِو اَہَن حظ ٹھیٖک

اَہَن حظ ٹھیٖک اَہَن حظ آ کیٚنٛہہ اَہَن حظ ٹھیٖک چھِ تیٚلہِ ٲسوٕ تُہۍ أتی دُکانَس پٮ۪ٹھٕے فون ہیٚکوٕ حظ أسۍ کٔرِتھ اَدٕ حظ ٹھیٖک اَسہِ حظ اَسہِ اوس نیُن بُزَرگَس سُنٛد خٲطرٕ تہِ بوٗٹھ اَکھ

ادٕ حظ ٹھیٖک شُکریہِ حظ شُکریہِ ادٕ حظ ٹھیٖک